اَسَلامُ علیکُم بہٕ وَنمو تۄہہِ کینٛہہ کَشمیٖرٕکۍ اَٹرٛیکٹِو پٕلیسِز یِم کہِ ٹوٗرِسٹ سٕپوٹٕس چھِ یِمَن منٛز نیٚبرِم سیاح چھِ یِوان یور وِزِٹ کَرنہِ پارکہٕ چھِ جیسے کہِ پہلگام چھِ واریاہ اکھ فیمَس پٕلیس سانہِ کٔشیٖر منٛز پہلگامُک زوٗ یا لیٚدٕر پارک چھِ لٮ۪وَنڈَر پارَک چھِ پہلگامَس منٛز یِوان لَبنہٕ یِم زیادٕ یِم ساروٕے کھۄتہٕ مطلب واریاہ زیادٕ فیمَس واریاہ بیوٗٹِفُل چھُ واریاہ خوٗبصوٗرت چھِ یِوان ماننہٕ تور چھِ آل اوٚوَر دَ اِنڈیا مَطلَب ؤرلڈَس منٛز خبر کَتہِ کَتہِ پٮ۪ٹھ نیٚبرِو کَنٹریو پٮ۪ٹھ یِوان لوٗکھ وٕچھنہِ سِیاح یِوان وٕچھنہِ تہٕ یِم پارکہٕ چھِ واریاہ زیادٕ خوٗبصوٗرت پنٛنہِ بیوٗٹی سۭتۍ پہلگام چھِ واریاہ زیادٕ اَصٕل جاے أکِس کٔشیٖرِ مَنٛز تہٕ تُہۍ ہیٚکِو اور وِزِٹ کٔرِتھ یہِ چھُ واریاہ زیادٕ اَص